ٲں یوٚتَتھ تانۍ ٲں سپورٹٕس اِویٚنٹَن ہنٛز ٲں کَتھ چھِ کٔشیٖر منٛز کٔشیٖر منٛز چھُ کِرکٹ واریاہ زیادٕ فیمَس کَمپیٲرڈ ٹُو اَدَر سپورٹٕس فُٹ بال یا وَغیرہ کہِ کِرکٹَس منٛز چھِ واریاہ ٹورنامیٚنٛٹ گَژھان کٔشیٖرِ منٛز گِنٛدان تہِ چھِ کِرکٹ واریاہ ٲں کٔشیٖرۍ کٲشِر ہنٛدۍ لوٗکھ ٲں یِتھٔے کٔنۍ چھُ اکھ سٹیڈیَم یَتھ زَن غنی میٚموریَل سٹیڈیَم وَنان چھِ راجوری کٔدلَس منٛز چھُ سُہ پریٚزنٛٹ سُہ چھُ واریاہ واریاہ ایٚڈوانسٕڈ سٹیڈیَم تَتہِ چھُ ٲں نایٹ ٲں میچ تہِ گَژھان شامَس چھِ آسان تَتہِ کَہَن بَہَن تانۍ میچ گِنٛدان تور چھِ واریاہ ٲں فیمَس کِرکٹ پٕلیر تہِ یِوان پرویز رسوٗل یِتھٔے کٔنی واریاہ واریاہ فیمَس تہٕ تَتہِ چھُ واریاہ پَبلِک تہِ آسان تِمَن وُچھان ٲں کِرکٹ علاوٕ چھُنہٕ خاص ییٚتہِ تیٛوتاہ بیٚیہِ کانٛہہ سپورٹ گِنٛدان کیٚنٛہہ تہٕ البتہ کِرکٹ چھِ واریاہ ییٚتہِ وُچھان تہِ تہٕ بیٚیہِ گِنٛدان تہِ بیٚیہِ واریاہ ٹورنامیٚنٛٹ تہِ چھِ گَژھان آرگَنایِز تہٕ ٹورنامیٚنٹَن چھِ آسان اصٕل پرٛایِز تہِ وِنِنٛگ پرٛایِز فاینلَس